پانژھ اِنٹرنیٚشنل سٹیٖز چھِ یِمن منٛز اکھ چھِ ایٚنتھنٕز دٔیِم چھ مونٹِیریل بیاکھ چھِ کُویِنٕز ٹاوُن بیٚاکھ چِھ بیلی تہٕ بیٚاکھ چھِ بارکِلیلو